اَسلام علیکُم تُہۍ چھِو حظ زین میڈِکیٹ اَسہِ حظ چھُ دَواہ ضروٗرت ٹیبلِٹ ٲسۍ پانٛژھ شیٚے ضروٗرت پیریسٹِمال اوس اَسہِ ضروٗرت بیٚیہِ موٗسِن بیٚیہِ ہُہ تُہۍ آ ؤنکیٚس گوٚو ژیر نا وۅنۍ یِمو أسۍ صبُحَس ریٹ کِژھ چھِ پیرسٹِمال اَچھا

اَچھا اَسہِ چھُ صحت خراب تف چھِ تٍر چھِ بیٚیہِ چھِ معادَس دَگ اۭں اچھا اَچھا گوٚو ٹھیٖک تہٕ ؤنکیٚس گوٚو ؤنکیٚس یِم ہاو اَتہِ چھُ واریاہ اَنہِ گٔٹۍ ییٚتی ییٚتی گامن دَرٕے اۭں اۭں سُہ تہِ تُہۍ چھِوا گرے دُکانس شاپَس پیٚٹھٕے چھِوا اَچھا ییٚلہِ ہیٚکِو یِتھ تہٕ اَچھ کَسٹَمر چھِوٕ حظ اَچھا مےٚ چھِ دگ واریاہ امِچ زوٗفِڈ بَنہِ نا اَچھا بیٚیہِ کُس دَواہ چھُو تۄہہِ اَتھ اَتھ ما چھُ بدل کانٛہہ تہِ

اَتھ ما چھُ بیٚیہِ تہِ نہ نہ نہ مےٚ مےٚ اوس یِہےَ دواہ ضروٗرت تہٕ اَگر تُہۍ ؤنکیٚس ہیٚکِو یِتھ تہٕ اَتہِ چھِناہ اَنہِ گٔٹۍ ییٚتہِ چھُناہ گرِ کٕنٛہٕے تہٕ یِم چھِ لایِٹ آ لایِٹ حظ یِم ہاو تہٕ اَتہِ چھُ واریاہ دوٗر ییٚتہِ زَن تُہۍ دُکان چھُو أسۍ چھِ واریاہ دوٗر اۭں اۭں

اۭں ڈولو چھِ اَہَن حظ اۭں اۭں اۭں مےٚ تہِ چھُ بِہِتھ اَچھا تیٚلہِ یِمو بہٕ پَگاہ دُکانَس پیٚٹھ تہٕ اَچھا بِہِو اَچھا اَچھا بِہِو اَچھا